اَلسلام علیکُم تُہۍ چھو حظ سَر یہِ کَھنبَل سِٹینٛڈ پٮ۪ٹھ اَسہِ ٲس اتہِ ٹٮ۪کسی اکھ بُک کٕرمٕژ نا سُہ ووت نہٕ وٕنہِ یور کیٚنٛہہ اَسہِ اوس پِکنِک گَژُھن چَکرَس فیملی ٲسۍ چھِ پرٛاران سَڑکہِ پٮ۪ٹھ تہٕ اسہِ اوس اسہِ چھُ گَژھن یور پہلگام توہہِ تھاوو بہٕ گۄڈنٮ۪تھے یہِ وٕنِتھٕ اسہِ چھُ گَژُھن پہلگام تَتہِ پٮ۪ٹھ چھُ وَسُن بیتاب ویلی تَتہِ پٮ۪ٹھ چھُ یہِ مُقام اَکَڈ تہٕ اَتہِ پٮ۪ٹھ چھُ اَسہِ شَہَر کَھژُن اَسہِ چھِ دۄن ترٛین دۄہَن پٮ۪ٹھ ٹرِپَن فیملی ٹرٛپ اسہِ چھُ تَتہِ پٮ۪ٹھ کَھژُن شَہَر اسۍ چھُ گَژُھن سۄنمَرٕگ اَسۍ چھُ گَژُھن گُلمَرٕگ اسہِ چھُ یِم تہِ سریٖنگرَس منٛز پِکنِک سپاٹ چھِ تور چھ اسہِ گَژُھن فار ایگزامپٕل باٹنِکَل گاڈَن چھُ ٹوٗلِپ گاڈَن چھُ پٕری محل چھُ چشماشاہی چھُ تَتہِ پٮ۪ٹھ چھُ اسہِ کَھژُن یور کۄکرناگ اَچھوَل ویرناگ یہِ تھٲے زٮ۪و تُہُۍ گۄڈنٮ۪تھے نوٹ کٔرِتھ دون ترٛین دۄہَن پٮ۪ٹھ چھِ ٹرِپَن کھٮ۪ن چٮ۪نُک ہیٚیہِ زٮ۪و نہٕ تُہُۍ ٹٮ۪نشٮ۪ن کیٚنٛہہ گاڑِ وٲلِس چھُ کھٮ۪ن چٮ۪ن یہِ مطلَب سِٹے تہٕ سانہِ طرفے روٗم ووٗم دِمہٕ ہوس أسۍ مطلَب تَتھ کَرہوٚس أسۍ پانےٕ پونٛسہٕ وونٛسہٕ چھُ نہٕ تٔمِس ٹٮ۪نشٮ۪ن ہیوٚن کیٚنٛہہ سُہ دِمو أسۍ پانےٕ تٔمِس روٗمَن بُک کٕرِتھ تَمِکۍ پونٛسہٕ وونٛسہٕ تہِ چھِ اسی اَتھِ مطلَب اسی دِیِن تہٕ بییہِ وٕنۍزٮ۪و تُہُۍ کھٮ۪ن چٮ۪ن تہِ دِمو اسۍ تٔمِس أسی تُہُۍ ما دٕپِو ہاے ترٛٮ۪ن دۄہَن کیاز سوزہون أسۍ پَنُن ڈرٛیوَر مگر یہِ ہان کَتھ تھٲیزٮ۪و أسۍ دِمو تٔمِس کھٮ۪ن چٮ۪ن تہِ روٗم تہِ اصٕلۍ پٲٹھۍ أسۍ دِمو نہٕ تٔمِس کہٕنۍ تہِ زَن گوٚژھ سُہ آسُن سونُے فیملی مٮ۪مبر مگر یِہَن تھٲیزٮ۪و تُہُۍ نوٹ کٔرِتھ کہِ سُہ گوژھ نہٕ آسُن یہِ تٔمِس گٕژھ آسٕنۍ ڈرٛایوِنٛگ منٛز اَصٕل ایکٕسپیٖریَنٕس سُہ گوژھ نہٕ آسُن اور یور چَلاوان ژھٕنہِ پَتہٕ کُنہِ بالَس والَس ڈُلہٕ تہِ تہِ تھٲیزٮ۪و تُہۍ تہٕ وۄنۍ کٔرِو تُہۍ حظ یہِ کٲم تہٕ أسۍ چھِ پرٛران سڑکہِ پٮ۪ٹھ سٲرٕے فیملی أتھۍ ٲس میٚیہِ کٕرمٕژ یہِ گٲڑۍ وۄنۍ گٔے مے ییٚتہِ بےعزتی ہِش ییٚتہِ چھِ وَنان گَرِکۍ ژےٚ کیاز آوُے نہٕ سُہ گاڑِ وول وۄنۍ وۄنۍ ییٖتو تُہُۍ جلدی پَہَم اگر نہٕ تۄہہِ پاسِبٕل چھو سۄ گٲڑۍ بَدلےٕ سوٗزِو اگر نہٕ تہِ تہِ چھُو پاسِبٕل تہِ تہِ وٕنِو أسۍ کَرٕو تیٚلہِ بَدل کیٚنٛہہ اِنتِظام چھُ نا ٹھیٖک مگر مے کرۍزٮ۪و جلدی پَہَم کال بیک تَمی حِساب کَرو أسۍ ایکشَن بِہِو حظ خۄدایَس تہٕ نٕبی یَس حَوالہٕ